ہیلو سلامُن علیکُم مےٚ حظ ٲس گٲڑۍ اَکھ کَرٕنۍ تاکہِ مےٚ اوس گژھُن گُلمرگ تام چَکرَس تہٕ تَمے موٗجوٗب چھَس بہٕ یَژھان تۄہہِ وَنُن مےٚ ٲس یا اگر اگر بہٕ لۄکٕٹ گٲڑۍ کَرٕ آرڈَر تَتھ خٲطرٕ تمہِ خٲطرٕ چھِ مےٚ ژور نَفر اگر أسۍ گژھو تَتھ منٛز گژھَو مطلب اَکھ گٲڑۍ چھَِ کَرٕنۍ سُہ چھےٚ لۄکٕٹ کَرٕںۍ آ تَتھ منٛز گژھو أسۍ ژور نَفر واٹٕنۍ وۄنۍ چھَسو بہ تۄہہ یی یژھان وَنُن تَتھ کوٗتاہ پرٛایِز گژھِ تہٕ یا اَگر أسۍ شےٚ گژھو شےٚ نَفر گژھو یا اگر أسۍ بیٛاکھ بٔڑ بٔڑ گٲڑۍ کَرو تَتھ منٛز گژھو شےٚ نَفر واتٕنۍ تہٕ تَتھ کوٗتاہ پرٛایِز گژھِ تَتھ کۭژاہ تَتھ کۭژاہ رۄپیہِ واتَن مگر گُہ گُلمرگ تام چھُ گژھُن تِکیازِ یہِ چھِ اَسہِ نَزدیٖکٕے گژھان بَڈگامہِ پٮ۪ٹھ اَمہِ سۭتۍ چھُ اَسہِ واریاہ نزدیٖک یِوان تہٕ بیٚیہِ چھِ سۄ واریاہ اَصٕل جاے تہِ تور چھِ سٲری یِم تہِ نیٚبرِم آسان چھِ تِم چھِ آسان تَتہِ بیٚیہِ چھِ سۄ وٕچھِنۍ لایِق جاے خۄداے سٕنٛز قُدرَت چھے تَتہِ تَمی موٗجوٗب ٲسۍ أسۍ تہِ یَژھان تور گژھُن تَتِچ سۄ سُہ سَبزار تہٕ سُہ چھُ واریاہ زیادٕ پَسنٛد یِوان آز سارنٕے سٲری چھِ کَران تَتھ پَسنٛد تَمی موٗجوٗب چھَس بہٕ یَژھان گٲڑۍ کَرٕنۍ تۄہہِ نِش مگر اگر وۄنۍ ؤنو تُہۍ تٔتھۍ خٲطرٕ کۭتیٛاہ پونٛسہٕ چھِ اَسہِ دِنۍ اگر اَسہِ اَکھ لۄکٕٹ گٲڑۍ کَڑو آرڈر تَتھ منٛز چھِ اَسہِ ژور نَفَر واتٕنۍ یا اگر أسۍ بٔڑ گٲڑ کَرو آرڈر تَتھ منٛز گژھن واتٕنۍ اَسہِ شےٚ نَفر تَمی موٗجوٗب ؤنِو تُہۍ اَسہِ کوٗتاہ چھِ اَسہِ دیُن تاکہِ اَسہِ تہِ گژھِ نہٕ پگاہ پَتہٕ غلط گژھُن تۄہہِ سۭتۍ کِہیٖنۍ ییٚمہِ وِزِ أسۍ گژھو برابَر اَسہِ ؤنۍزیو تُہۍ کوٗتاہ واتہِ تَمے حِساب دِمو أسۍ پونٛسہٕ زیادٕ تہِ گوٚژھ نہٕ گژھُن کِہیٖنۍ تہِ نہٕ برابَر یوٗتاہ گُلمرگ تام واتہِ تیُتٕے ؤنۍزیو اَسہِ تہٕ أسۍ تہِ دمو توہہِ تیوٗتاہ آرڈَر تاکہ أسۍ تہِ کَرَو تَتہِ اَصٕل پٲٹھۍ مَزٕ تُلَو أسۍ یہِ بیٚیہِ واتَن اَسہِ ایٖماندٲری سان دِمَو أسۍ تۄہہِ تِم پونٛسہٕ تہٕ بیٚیہِ ؤنِو تُہۍ تہِ ایٖماندٲری سان کوٗتاہ واتہِ زیادٕ کھٲلۍزیو نہٕ کِہیٖنۍ تہِ نہٕ أسۍ تہِ وَن أسۍ تہِ وَ وا گَژھو واتٕنۍ تور اَصٕل پٲٹھۍ تِکیازِ تَتہِ چھُ واریاہ زیادٕ مَزٕ اَسہِ چھُ بوٗزمُت گُلمرگ چھےٚ واریاہ اَصٕل جاے تاکہِ أسۍ تہِ تُلو پَنُن مَزٕ تَتہِ تَمی موٗجوٗب چھَس بہٕ یَژھان وَنُن تۄہہِ یی تہٕ گٲڑۍ اَگر تُہۍ دِیو اَسہِ مگر تَتھ منٛز گژھن واتٕنۍ ژور نَفر أکِس گاڑِ منٛز اگر تُہۍ لۄکٕٹ دِیِو یا اگر بٔڑ گٲڑۍ کَرو تَمہِ خٲطرٕ کۭتییاہ پونٛسہٕ چھِ اَسہِ دِنۍ تتھ منٛز گژھن اَسہِ واتٕنۍ شےٚ نفر تہٕ تَمے موٗجوٗب کَریو مےٚ فون